السلام عليكم ورحمة الله اے ٹُوٚ زَڈ کیٚب بُکِنگ اہن حظ وۄنی حظ کَرے مےٚ کال اوٚڑ گٲنٹہٕ برونٹھ

فیضان حظ چھُ مےٚ ناو ٲں مَسلہٕ حظ چھُ یہِ مےٚ کَرے فون مےٚ حظ اوس أرجَنٹ واتُن أکِس جایہِ مگر تُہند یُس یہِ ڑرایوَر سُہ نہٕ حظ آوٕے نہٕ وُنہِ بہٕ اوسُس وُنہِ تہٕ پراران فیضان حظ او ٹی پی سوزیو وَنیٚو تۄہہ یہِ دیزیٚو ڈرایورَس ٹو سِکِس نَیِن ایٚٹ فور کَتہِ حظ آو تِم حظ تۄہہِ حظ وَنیٚو دَہ مِنَٹ لَگَن تَنہٕ گوٚو اوٛڑ گٲنٹہٕ وٕنہِ آو نہٕ سُہ کُنے ٲں اے ژِیَر حظ گوٚو مےٚ کیاہ چھُو تُہی کَران ڈریوَر نہ حظ چھُیی نہٕ کُنہِ یوٗت ٹایم چھا ڈریورَس لَگان ٲں مگر یہِ چھِنہٕ حظ مجبوری آسان ژٕ سمجا تۄہہِ وۄنۍ تیٚلہِ کیازِ حظ کٔرۍ مےٚ یہِ نَتہٕ ٲسۍ نہٕ حظ باقٕے تہِ مےٚ اوس بروسہٕ تۄہہِ اے ٹُوٚ زَڈ کیٚب بُکِنگ پٮ۪ٹھ یے بروسہٕ حظ دِتو تۄہہ فاٹروو تۄہہ اَز مےٚ حظ کَرے تُہی کٔرو ہیٚلٕپ مگر تۄہہِ وونوٕ اَپُز حظ دَہ مِنَٹ چونۍ ڈریوِر آوٕے نہٕ وۄنۍ کیاہ حظ فٲیدٕ نیرِ تٔمِس کال کَرٕنۍ کیاہ فٲیدٕ نیرِ تٔمِس کال کَرٕنۍ دَہ مِنَٹ کٔرِتھ گوٚو تۄہہِ اوٛڑ گٲنٹہٕ تُہُند ڈریوَر آو نہٕ وونہِ تِنہٕ وۄنۍ کیاہ کَرٕ بہٕ أمِس تَلہٕ حظ مہربٲنی کٔرِتھ بہٕ حظ چھُس یہِ کیٚنسٕلٕے کَران مےٚ نہٕ حظ چھنہٕ ضورتھٕے تُہٕنٛز یہِ کیٚب ییٚلہِ نہٕ حظ ڈریوَر آوٕے بہٕ کیاہ کَرٕ کٮ۪نسٕل کَرٕ نہٕ اَدٕ کیاہ کَرٕ مےٚ نہٕ حظ چھنہٕ یہِ ضورتھٕے تُہنٛز کیٚب بیٚہ حظ رۄبَس حوالہٕ